ییٚتہِ چھُ کٔشیٖرِ منٛز ٹرٛانسپوٹیشَن اٮ۪ویلیبٕل ییٚتہِ ٲسۍ برٛونٛٹھ ٹانٛگہٕ پَکان برٛونٛہہ کالہِ ٹانٛگہٕ گُرۍ وُرۍ ٲسۍ پَکان وقت وقت ووت وقت وقت ووت ییٚتہِ آیہِ ٹاٹا گاڑِ ییٚتہِ آیہِ لوکَل گاڑِ بَسہٕ آیہِ آٹوٗ آیہِ پٮ۪ٹرولَس پٮ۪ٹھ یِم پَکان چھِ آٹوٗ تِم پَکان

مگر وۄنۍ اوس یُتُے کہِ تِم ٲسۍ رَٹان پونٛسہٕ ژوٚر آٹوٗ وٲلۍ تہٕ وۄنۍ یِم گاڑِ وٲلۍ ٲسۍ تِم ٲسۍ رَٹان مطلب اگر أسۍ کَمَر وارِ پٮ۪ٹھ نو کٔدٕل یِمہو تِم ٲسۍ رَٹان پانٛژھ رۄپیہِ وٕنۍکٮ۪نَس چھُ اَتھ کھَسان اَتھ چھُ دۄہ کھۄ دۄہ کھَسان اَمہِ پَتہٕ کٔر گورمٮ۪نٛٹَن کٲم أمۍ ترٛٲے ای رِکشا اَمہِ سۭتۍ گٔے واریاہ سہوٗلیت یِم پٔکۍ تِمَن ایریاہَن منٛز یَپٲرۍ نہٕ ٹاٹا گٲڑۍ یا بَس پَکان چھےٚ کِہیٖنۍ تہٕ لوکلَن اوس گژھان واریاہ عذاب تِم ٲسۍ وَنان أسۍ کَتہِ اَنو رۄپیہِ ہَتھ رۄپیَس زٕ ہَتھ آٹوٗ والٮ۪ن کِتھ کٔنۍ دِمو یِمَن تہٕ أسۍ کیٛاہ کَرو مگر وۄنۍ ییٚلہِ یِم ای رِکشا ترٛٲیِکھ امہِ سۭتۍ گٔے واریاہ زیادٕ سہوٗلیت لُکَن یِمو کوٚر واریاہ فٲیدٕ دیُت یِمو یِم چھِ پَکان یِم چھِ رۄپیَس داہ وُہ رَٹان بیٚیہِ چھِ واتان ٹایِمَس پٮ۪ٹھ اَمہِ سۭتۍ تہِ گوٚو واریاہ فٲیدٕ پیوٚو لُکَن تہٕ وۄنۍ چھُ یی کہِ اگر دوٗر آسہِ گژھُن تَمہِ خٲطرٕ چھِ بدل سُہ تہِ مٲنۍتو تُہۍ اَکہِ حِسابہٕ ای رِکشٲہٕے مگر بَدل ہیوٗ تَتھ تہِ چھُ پونٛسہٕ نٮ۪صفا نٮ۪صف گژھان اگر پٮ۪ٹرول آٹُوَس کھَسہِ تہٕ بیٚیہِ کھَسہِ بیٹرٛی آٹُوَس اَتھ چھےٚ فرق

باقٕے ییٚتہِ چھُ یِتھٕے کٔنی وۄنۍ گٔے کینٛہہ ٹایِم گوٚو ییٚتہِ کیب تہِ ہٮ۪ژٕنۍ گژھٕنۍ جُگنوٗ ایپ چھِ تَتھ پٮ۪ٹھ چھِ گژھان کیب تہٕ یی چھُ ییٚتہِ زِندگی ییٚیہِ یِتھَے کٔنی چھِ ییٚتہِ پَکان